ٹیکنالجی چھےٚ ییٚمہِ بَڑؤنۍ دُنیاہُک اَکھ اہم حصہٕ ٹیکنالجی بغٲر آز أکِس اِنسان سُنٛد روزُن چھُ واریاہ زیادٕ مُشکِل دُنیِہُک کانٛہہ تہِ علاقہٕ ٲسۍتَن کانٛہہ تہِ ایرِیا ٲسۍتَن یَتھ منٛز أسۍ روزان چھِ ہر کُنہِ منٛز چھِ یِوان ٹیکنالجی ہُنٛد اِستعمال کرنہٕ اَکہِ نَتہٕ بیٚکہِ رٔنگۍ چھِ ہر کُنہِ منٛز ٹیکنالجی اِستعمال گژھان یِتھَے کٔنۍ چھِ سانٮ۪ن کھیل کوٗدَن منٛز تہِ ٹیکنالجی ہُنٛد اِستعمال یِوان کرنہٕ یِتھ کٔنۍ تہِ زَنہٕ یَتھ کوسچَنَس منٛز چھُ آمُت یَتھ سوالَس منٛز چھِ آمُت ذکر کرنہٕ ڈی آر اٮ۪س سِسٹَمُک ڈِسیٖجَن رِوِو سِسٹَم یُس کِرکٮ۪ٹَس منٛز چھُ استعمال یِوان کرنہٕ سٲنۍ راے چھِ یی اَتھ متعلِق کہِ ییٚمہِ ساتہٕ تہِ ڈی آر اٮ۪س سِسٹَم یِنَے آسہِ کِرکَٹَس منٛز تَمہِ برٛونٛہہ آسہِ واریاہ زیادٕ سخت گژھان اَمپایرَس خٲطرٕ یہِ جَج کَرُن یہِ فٲصلہٕ دیُن کہِ بیٹٕسمین یعنی بیٹ ییٚمِس اَتھَس منز چھُ آسان سُہ چھا آوُٹ کِنہٕ نہ تٔمِس لٔجا بال کِنہٕ نہ اَمہِ پتہٕ ییٚمہِ ساتہٕ ڈی آر اٮ۪س سِسٹَم اَنٛنہٕ آو کِرکٮ۪ٹَس منٛز اَمیُک چھِ واریاہ زیادٕ فٲیدٕ گۄڈٕنیکُے فٲیدٕ چھُ یہِ کہِ فیر جَجمینٛٹ چھےٚ گژھان یعنی یُس تہِ اَمپیر چھِ آسان سُہ چھُ آرام سان ہٮ۪کان وٕچھِتھ اَمہِ کہِ مدتہٕ سۭتۍ ڈی آر اٮ۪س سِسٹَم مدتہٕ سۭتۍ چھُ آرام سان ہٮ۪کان یہِ پَنٛنِس سِکریٖنَس پٮ۪ٹھ وٕچھِتھ کہِ بیٹٕسمینَس چھےٚ بال لٔجمٕژ کِنہٕ نہ بیٹٕسمینَس آیا ایٚج کِنہٕ نہ یہِ چھُ واریاہ زیادٕ اَکھ اَصٕل سِسٹَم کِرکَٹَس منٛز اَنٛنہٕ آمُت البتہ اَتھ چھِ واریاہ زیادٕ نۄقصان تہِ ڈی آر اٮ۪س سِسٹَمَس ییٚتہِ چھےٚ واریاہ زیادٕ ٹیکنالجی یِم أسۍ ؤنۍ تہِ چھِ اَسہِ باسان یِم تہِ گژھَن کِرکٮ۪ٹَس منٛز یِنہِ تہٕ أسۍ چھِ اُمید کران کہ کِرکَٹَس منٛز یِن نَیہِ نَیہِ ٹیکنالجی تہِ مِثال کے طور پر ییٚمہِ ساتہٕ اَکھ فیٖلڈَر ییٚمہِ ساتہٕ اَکھ کھلٲڑۍ چھُ کیچ رٹان بونٛڈرٛی پٮ۪ٹھ یۄس یِمو اَکھ بونٛڈرٛی اَکھ یہِ مُنعقد چھِ آسان کٔرمٕژ یعنی ییٚمہِ ساتہٕ تَمہِ بونٛڈری اپور گژھِ بال یا تَتھ سۭتۍ لَگہِ بال تَمہِ ساتہٕ چھِ یِم بیٹٕسمینَس تہٕ ٹیٖمَس یِوان ژور رَنہٕ دِنہٕ ییٚمہِ ساتہٕ أسۍ کُنہِ ساتہٕ تیُتھ کانٛہہ مُشکِل کیچ چھِ رٹان ییٚمہِ ساتہٕ بال چھِ أسۍ رٹان ہَوہَس منٛز اَتھَس منٛز کانٛہہ تہِ کھلٲڑۍ ییٚمہِ ساتہٕ رٹان چھِ بونٛڈری نزدیٖک اَتھ احاتَس نزدیٖک اَتھ نِشانَس نزدیٖک باضے چھِ گژھان کٲم اَکھ اَمپیر یا سِکریٖنَس پٮ۪ٹھ وٕچھَن وول ویٖڈیو یُس یہِ اَمپیر وٕچھان چھُ آسان فورتھٕ امپیر ٲسۍتَن یا آن فیٖلڈ امپیر ٲسۍتَن أمِس چھِ واریاہ زیادٕ مُشکِل گژھان یہِ فٲصلہٕ دِنَس منٛز یہِ کیچ روٚٹکھا سیوٚد کِنہٕ نہ اَمہِ خٲطرٕ گوٚژھ اَکھ سِسٹَم آسُن یِتھ کٔنۍ تہٕ اَسہِ ڈی آر اٮ۪س سِسٹَم وٕچھان چھِ یِتھ کٔنی گوٚژھ اَمہِ خٲطرٕ تہِ اَکھ سِسٹَم آسُن یا یہِ ییٚمہِ خٲطرٕ تہِ ٹیکنالجی ڈیولپ یِنۍ کَرنہٕ ییٚمہِ ساتہٕ روٗد چھُ پٮ۪وان گرٛاوُنٛڈَس منٛز تَمہِ ساتہٕ چھِ واریاہ زیادٕ مُشکِلات گژھان بالِنٛگ کَرَن والٮ۪ن تہِ بیٹِنٛگ کَرَن والٮ۪ن تہِ دۄشوٕنی ٹیٖمَن چھِ کُنہِ نَتہٕ کُنہِ اَنٛدٕ نۄقصانٕے گژھان اَمہِ خٲطرٕ تہِ گٔژھ اَکھ ٹیکنالجی یِنۍ اِنٹرٛڈوٗس کرنہٕ اَکھ ٹیکنالجی گٔژھ نٔو یِن بناونہٕ ییٚمہِ کہِ مدتہٕ سۭتۍ یہِ نۄقصان آسہِ ہے نہٕ یِمَن دۄن ٹیٖمَن گژھان کیٚنہہ نہ آسِہ ہے گژھان بالِنٛگ کَرَن والٮ۪ن نہ آسِہ ہے گژھان بیٹِنٛگ کَرَن والٮ۪ن بیٚیہِ تہِ چھےٚ واریاہ کیٚنہہ ٹیکنالجی یِم تہِ کِرکَٹَس منٛز نَیہِ گژھَن یِنہٕ یِنہِ